ہٮ۪لو السلامُ علیکُم ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ سِٹیشنٔری شاپ پٮ۪ٹھ اَسہِ ٲسۍ ضوٚرتھ بَچہِ سٕنٛدۍ خٲطرٕ پِنسل بیٚیہِ اوس جَمَٹرٛی بۄکس بیٚیہ آس کاپیہِ دَرجَن کھنٛڈ بیٚیہ حظ اوس اِریزر ترٛےٚ پیٖس ٹھیٖک حظ چھُ اہن حظ تُہۍ کٔژِ بجہِ چھُو آسانہ آ اہن حظ ٹھیٖک

ٹھیٖک ڈِسکاوُنٛٹ کٔژ پٔرسنٛٹ دِیِو تُہۍ آ گوٚو ٹھیٖک

بَس حظ شُکریہ اوکے سَر